اَسلامُ علیکُم آز کَرَو أسۍ یَتھ بارَس منٛز کَتھ کہِ ساروی کھۄتہٕ بَجہِ بَجہِ اٮ۪ڈوانٹیج یا أسۍ ہٮ۪کو ؤنِتھ سٕٹرنٛگٕتھ طاقت تہٕ بیٚیہِ کَمزوٗری کیٛاہ چھِ دُنیاہَس منٛز تہٕ بہٕ وَنہٕ تۄہہِ یِتھ پٲٹھۍ کہِ أسۍ کَرو اَتھ منٛز کینٛہہ ڈِسکَس کینٛہہ چیٖز ییٚمہِ کہِ وجہ سۭتۍ اَکھ اِنسان چھُ واریاہ اَصٕل ماننہٕ یِوان تہِ تِم چیٖز تہِ کَرو ڈِسکَس ییٚمہِ کہِ وجہ سۭتۍ سُہ اَصٕل چھُنہٕ یِوان ماننہٕ کِہیٖنۍ نہٕ یہِ چھُ أکِس اِنسان سٕنٛدِ خٲطرٕ واریاہ زیادٕ ضٔروٗری کہِ زیادٕ ضٔروٗری کہِ تِکیازِ اَمہِ کہِ وَجہ سۭتۍ چھِ اَسہِ نَنان کہِ أسۍ کَتٮ۪ن چھِ صحیح کَتٮ۪ن چھِ أسۍ غلط تہٕ کَتٮ۪ن چھُ اَسہِ اِمپرٛوٗ کَرنٕچ کوٗشِش کَرٕنۍ تہٕ بہٕ وَنہٕ تۄہہِ اَکھ ویٖکنیس اَکھ سٕٹرٛنٛگتھ سۭتۍ وَنہٕ بہٕ تۄہہِ تَتھ بَرعکس کَمزوٗری سۭتۍ بہٕ وَنہٕ تۄہہِ یِتھ پٲٹھۍ اکھ طاقت تہٕ بیٛاکھ کمزوٗری یِتھَے پٲٹھۍ وَنہٕ بہٕ تۄہہِ اَکھ اَکھ کٔرۍ کٔرِتھ تہٕ اَکھ بٔڑ بار طاقت أکِس اِنسانَس منٛز چھُ کہِ سُماٹ آسُن سُماٹ اِن دَ س۪نٕس کہِ سونٛچ اِنسانَس منٛز چھِ سہلِیت سونٛچنٕچ پرٛابلِم سالٕو کَرنٕچ حل کَرنٕچ یا نٔوۍ نٔوۍ آیڈِیا چھِ اِنسان کِس سٕنٛدِس دٮ۪ماغَس منٛز یِوان اَمہِ کہِ وَجہ سۭتۍ چھُ اَکھ سُہ واریاہ زَبردَس چیٖز یُس أکِس اِنسان سٕنٛز زِندگی منٛز چھُ تہٕ اَمہِ کہِ وَجہ سۭتۍ چھُ دُنہِکِس بارَس منٛز واریاہ کینٛہہ ہیٚچھان تہٕ اَکھ ویٖکنٮس چھِ یہِ گۄڈنِچ ویٖکنیس چھِ اِنسانَس منٛز کہِ أسۍ چھِ گژھان کٲم أسۍ چھِ بٮ۪مار پٮ۪وان کُنہِ ساتہٕ چھِ گژھان کٲم یِم لۄکٕٹۍ لۄکٕٹۍ چیٖز چھِ آسان بہٕ ہٮکٲتھ ٹاینی چیٖز یِم آسان چھِ أسۍ ہٮ۪کو یہِ وٕچھِتھ کہِ یِم لۄکٕٹۍ لۄکٕٹۍ چیٖز چھِ اَمہِ کہِ وجہ سۭتۍ چھِنہٕ أسۍ اَمہِ أسۍ چھِ وٕچھان کہِ تَمہِ کہِ وجہ سۭتۍ چھِ أسۍ یِم لۄکٕٹۍ چیٖز چھِ أسۍ چھِنہٕ ٹھیٖک فیٖل کَران تہٕ أسۍ چھِ زیادٕ خراب محسوٗس کَران کہِ یُس نہٕ اَکھ فَن چیٖز چھُ کیٚنٛہہ دوٚیِم طاقت چھُ أکِس اِنسانَس منٛز چھُ یہِ کہِ انسان چھُ پانَس منٛز چینج اَنان ٹایمس سۭتۍ سۭتۍ وقت تہِ چھُ بَدلان انسان چھُ پانَس منٛز چیٖز چیٖز چینج اَنان تہٕ اگر اِنسان اگر أسۍ ہٮ۪کو یِتھ پٲٹھۍ ؤنِتھ کہِ اگر موسم گرم چھُ اِنسان چھُ اَمہِ حساب چینٛج اَنان پانَس منٛز اگر موسم سرٕٕد چھُ اِنسان چھُ پنٛنہِ حساب چینٛج اَنان تَتھ منٛز تہٕ أسۍ ہٮ۪کہٕ بہٕ بہٕ ہٮ۪کہٕ ؤنِتھ کہِ اِنسان چھُ واریاہ زیادٕ اَصٕل یُتھُے کَتھ چھِ وۄتھان اٮ۪ڈاپٹ کرنٕچ تہٕ بیٛاکھ اَکھ ویٖکنس اَتھ بَرعکٕس ویٖکنس کمزوٗری چھےٚ یہِ کہِ پھٕٹراوُن چیٖز پھٕٹراوُن أسۍ چھِ کَران کٲم کُنہِ ساتہٕ چھِ أسۍ کٲم کَرانان أسۍ چھِ چیٖز پھٕٹرَلان یِم اَسہِ مطلب گَرَس منٛز چھِ آسان یا دُنیاہَس منٛز أسۍ چھِ واریاہ زیادٕ سٹَف یوٗز کَران تہٕ تَمہِ کہِ وجہ سۭتۍ چھِ گژھان کٲم تَمہِ کہِ وجہ سۭتۍ یُس یہِ أسۍ ہٮ۪کو ؤنِتھ یُس یہِ سون پٕلینٹ چھُ أرٕتھ اَتھ چھُ واریاہ زیادٕ ہٲٹ واتان تہٕ بیاکھ اَکھ سٕٹرنٛٛگٕتھ أکِس اِنسانَس منٛز چھِ کہِ کایِنٛڈ آسُن یہِ چھِ سۄ اَکھ واریاہو اَصٕل خٲصیتو منٛز اَکھ خصلَت کہِ اِنسان آسُن کایِنٛڈ أسۍ ہٮ۪کو سَمجھِتھ باقیَن ہِنٛز فیٖلِنٛگٕس تِمَن ہٮ۪کو پوٚس مَدَد کٔرِتھ یِتھ پٲٹھۍ أسۍ پَنٕنۍ دوس پَنٕنۍ گَرِکۍ چھِ سانہِ خٲطرٕ واریاہ زیادٕ اِمپاٹَنٛٹ اِتھَے پٲٹھۍ چھُ اَتھ بَرعکس کمزوٗری چھِ یہِ کہِ أسۍ چھِ ہمیشہِ آسان اِنسانَس چھِ آسان یہِ تڑَپ روٗزمٕژ کہِ زیادٕ زیادٕ گژھِ مےٚ نِش آسُن زیادٕ پونٛسہٕ بوٚڑ بٔڑۍ مکان زیادٕ گاڑِ تہٕ یہِ چھُ یہِ چھِ اَکھ کمزوٗری أکِس اِنسان سٕنٛز اَمہِ کہِ وجہ سۭتۍ چھِ واریاہ زیادٕ پرابلِم گژھان تہٕ اَمہِ کہِ وجہ سۭتۍ چھُ اَکھ اِنسان چھُنہٕ ہٮ۪کان خۄش روٗزِتھ اَمہِ کہِ وجہ سۭتۍ کِہیٖنۍ بیٛاکھ اَکھ سٹرَٛنٛگٕتھ چھِ یہِ کہِ کرٛٹِو آسُن اِنسان چھُ واریاہ زیادٕ اَصل کرٛیٹِو آسنَس منٛز أسۍ ہیٚکو اِنسان ہیٚکہِ یہِ کٔرِتھ بَنٲوِتھ شَکلہٕ میوٗزِک بَنٲوِتھ مطلب کوٗل اِنویٚنشَن آیڈِیاز یی یِی ہیٚکَن تٔمِس ییٚتہِ تہٕ اِنسان ہیٚکہِ اٮ۪نٛڈلٮ۪س اِمیجِنیشَن کٔرِتھ اَتھ بَرعکس چھےٚ ویٖکنٮ۪س یہِ کہِ أسۍ چھِ اکثَر وٕچھان کہِ أسۍ چھِ سونٛچان خٲلی اگر أسہِ کانٛہہ قدم چھُ آسان نُن أسۍ چھِ سونٛچان خٲلی أزیُک أسۍ چھِنہٕ پَگو سونٛچان کِہیٖنۍ اَمہِ کہِ وجہ سۭتۍ اَسہِ سانہِ زِندگی منٛز چھُ بُرٕ اَثر پٮ۪وان تہٕ کُنہِ ساتہٕ چھُ اَسہِ ہٲٹ تہِ گژھان واریاہ بیٛاکھ اَکھ سٕٹرَٛنٛگٕتھ وَنہٕ بہٕ یہِ کہِ سُہ گوٚو باونٛسِنٛگ بیگ مطلب اگر أسۍ کُنہِ ساتہٕ لایفہِ منٛز چھِ یِوان کیٚنٛہہ ٹَف ٹایم چھِ یِوان تَمہِ ساتہٕ تَمہِ پٮ۪ٹھٕ واپَس وۄتھُن یہِ چھِ اَکھ بٔڑ بار خاصیت أکِس اِنسان سٕنٛز تہٕ أسۍ چھِ ہَمیشہِ بَتہٕ ژھانٛڈان ییٚمہِ کہِ وَجہ سۭتۍ أسۍ ٹھیٖک روزو تہٕ پَکان روزو تہٕ شاٹَس منٛز وَنہٕ بہٕ کہِ اَکھ اِنسان چھُ سٕماٹ چھُ اَؠڈیپٹیبٕل چھُ کایِنٛڈ چھُ بیٚیہِ چھُ کِرٛیٹِو تہٕ مگر اَسہِ چھِ کَرٕنۍ کٲم اَسہِ چھُ واریاہ زیادٕ ساودھان روزُن کہِ أسۍ گٔژھۍ نہٕ بٮ۪مار پیٚنۍ کِہیٖنۍ چیٖز نہٕ پھٕٹراوٕنۍ بیٚیہِ نہٕ یہِ زیادٕ تھاونٕچ منٛگہٕ مَننٛگ کَرٕنۍ کِہیٖنۍ نہٕ زیادٕ ہَر کُن دَپان چھِنہ سۄ زیادٕ آسان تہِ چھُ اِنسانَس خٲطرٕ بُرٕ بیٚیہِ زیادٕ نہٕ سونٛچُن کِہیٖنۍ تہٕ بیٚیہِ ہَر کانٛہہ چیٖز بیلَنٕس کَرُن زندگی منٛز